وَعلیکُم سَلام اَسلامُ علیکُم آ جِناب بہٕ چھُس ساجد حُسین آ سر بلکُل بہٕ چھُس اٮ۪ن جی یُک چیرمین تہٕ تُہۍ کَم چھُو اَچھا یوٗنُس اَحمد تہٕ کیٛاہ اوس اَچھا تُہۍ چھُو والنٹیر تۄہہِ چھُو کَرُن سون اٮ۪ن جی اوس جویِن آ ٹھیٖک وٕچھ سا أسۍ چھِنہٕ ہُٹہٕ مُٹَے دِوان تِکیٛازِ ییٚتھی چھِ آسان پنٕنۍ کیٚنٛہہ رٮ۪واج بنٲمٕتۍ یَتھ کیٚنٛہہ رسٕم چھِ آسان یا کیٚنٛہہ قانون چھِ آسان ٹھیٖک چھَا تہٕ أسۍ چھِ تَمے حِساب تٔتھۍ بُنیادس پٮ۪ٹھ چھِ أسۍ کَران یَتھ منٛز والنٹیر أسۍ پنٕنۍ جویِن پانَس سۭتۍ گۄڈنٮ۪تھٕے چھِ أسۍ کَران کٲم أسۍ چھِ گۄڈنٮ۪تھٕے وٕچھان سوسایٹی منٛز أمِس یُس نفر اَسہِ ییٚتہِ روزِ أمۍ سٕنٛز اِمیج کِژھ چھِ اَہن حظ تۄہہِ ہیٚکِو پانہٕ تہِ سمجِتھ تِکیٛازِ اَسہِ چھُ پٮ۪وان اَتھ مختلف فنڈ کَرٕنۍ جمع أسۍ چھِ گامن منٛز گژھان سٔروے کَرنہِ نفرن گَژھِ آسٕنۍ تور کَم سے کَم گَژھا آسٕنۍ ایٹتھٕ پاس گَژھِ آسُن نفرن کوٚرمُت یُس تھوڑا اَسہِ سٔروے یس منٛز مَدتھ کَرے آ بلکُل اَتھ منٛز ہیٚکہِ یِتھ پٲٹھۍ کانٛہہ تہِ کٔرِتھ جویِن أسۍ چھِ وٕچھان پتہٕ أسۍ کَتھ ڈِپارٹمنٹ اگر پوٚرمُت لیوٚکھمُت آسہِ سُہ گوٚو زیادَے اَصٕل سُہ چھُ لَگان اَسہِ تیٚلہِ بَکار یَتھ فیٖلڈٕ ؤرکس منٛز سُہ چھُ لَگان سٔروے ؤروِس کانٛہہ ما آسہِ کُنہِ جایہِ بٮ۪مار یا کانٛہہ ما چھُ آسان کیٚنٛہہ ڈونیٹ کَرُن سُہ چھُ لَگان تٔتھۍ اگر نہٕ کٲنٛسہِ پوٚرمُت آسہِ تہٕ سُہ تہِ چھِ أسۍ کُنہِ فیٖلڈس منٛز لگاوان تِژھ کَتھ چھَنہٕ آ اگر تۄہہِ امہِ علاوٕ چھُو کیٚنٛہہ ضوٚرَتھ مان ژٕ زان کٲری ضوٚرَتھ تۄہہِ یِیو ڈرٮ۪کٹ یور اٮ۪ن جی یووَس پٮ۪ٹھ أسۍ کَرو ییٚتی کَتھ اوکے سر ٹھیٖک چھُ